مےٚ اوٚن اوترٕ والنٹ سٕکرب مگر سُہ اوس واریاہ اَصٕل تمہِ برٛوہہہ یِم مےٚ سٕکرب ٲسۍ أنمٕتۍ مےٚ گوٚو بٕتھِس واریاہ زیادٕ ریشِز ٲسۍ مےٚ تمہِ سۭتۍ گٔمٕتۍ یِم مےٚ اَمہِ برونٛہہ ٲسۍ أنمٕتۍ پَتہٕ ووٚن مےٚ فرٛؠنٛڈیو میانو ویٚسو ووٚن مےٚ زِ ژٕ اَن والنیٹُک سٕکرب سُہ چھُی واریاہ اَصٕل آسان پَتہٕ دوٚپ مےٚ چلو میانہِ ویٚسہٕ تہِ چھِ مےٚ وَنان کہِ مےٚ پَزِ اَکہِ لَٹہِ تیٚلہِ اَنُن کیاہ پَتہ گژھِ ما مےٚ فرق پَتہٕ ییٚلہِ مےٚ یِتھُے مےٚ سُہ سٕکرب اوٚن مےٚ آیہِ واریاہ فرق مےٚ چھےٚ دۄہے دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ ٲس مےٚ فرق یِوان یِم مےٚ اَمہِ برونٛہہ اوس مےٚ کوٚرمُت آرڈَر پَپیا ہُہ اوس مےٚ اوٚنمُت مگر سُہ اوس نہٕ کِہیٖنۍ تہِ مےٚ گٔے تمہِ سۭتۍ ایلَرجی مےٚ گٔے رِیَکشَن مےٚ ٲسۍ درٛامٕتۍ پِمپلٕز پَتہٕ بٕتھِس دانہٕ ٲسۍ مےٚ درٛامٕتۍ پَتہٕ ٲس مےٚ ویٚسہٕ وَنان کہِ ژےٚ وَنے اَسہِ ژٕ ان تَے یِتھ پٲٹھۍ مگر بہٕ ٲسٕس نہٕ گۄڈٕنیٚتھ مانٲنی بہٕ ٲسٕس تِمن دَپان نا کیٛازِکہِ مےٚ چھُ باسان ہُے چھُ ٹھیٖک پَتہٕ اوٚن مےٚ مَگر پَتہٕ اوٚن مےٚ أکہِ ویسی اکھتُے اوٚن مےٚ أکہِ ویسہِ پَتہٕ سُہ تہٕ مےٚ موٚتھ سُہ مَگر سُہ اوس واریاہ زیادٕ اَصٕل یہِ اَمیُک والنیٚٹُک سٕکرب